اسَلامُ علیکُم اَکہِ ساتہٕ کوٚر مےٚ بیگ آرڈَر سُہ اوس واریاہ اَصٕل بیگ سُہ اوس واٹَر پرٛوٗپ بیگ تَتھ منٛز آسہٕ مےٚ بُک تہِ روزان اَصٕل پٲٹھۍ ٹِفَن تہِ واٹَر بوتَل تہِ مےٚ دوٚپ فرٛینٛڈو دوٚپُکھ یہِ کَتہِ چھُتھ ژےٚ اوٚنمُت أسۍ تہِ اَنہو یِتھُے بیگ تَتھ اوس واریاہ رُت کَلَر سُہ اوس واریاہ سُہ اوس تُلنَس خٲطرٕ واریاہ لوٚت سُہ اوس نہٕ تٕم زیادٕ بٔڑۍ بیگ کینٛہہ مےٚ دوٚپ فریٚنڈو دوٚپُکھ اَتھ کوٗتاہ آر ایٚس تِمو ییٚلہِ مےٚ تِمَن دوٚپ تِمو دوٚپ اَتھ چھُ یہِ واریاہ کَم اَتھ گوٚژھ آسُن اَمہِ کھۄتہٕ زیادٕ تَتھ اوس میٹیٖریَل واریاہ اَصٕل بیٚیہِ ساتہٕ اوٚن مےٚ کوٚرہے مےٚ فِراکھ آرڈَر سُہ اوس واریاہ اَصٕل فِراکھ سُہ اگر سُہ بہٕ لاگہَن تہٕ تَتھ منٛز اوس نہٕ مےٚ زیادٕ گَرم گژھان کینٛہہ سُہ اوس میٛانہِ فِٹِنٛگ خٲطرٕ واریاہ اَصٕل اَگر سُہ چھَلہَن سُہ اوس تَمہِ کھۄتہٕ نَوَان پریٚس کَرنہٕ سۭتۍ تہِ اوس سُہ تمہِ کھۄتہ نَوَان سُہ اوس واریاہ رُت فِراکھ بیٚیہِ ساتہٕ کرہا مےٚ کریٖم آرڈر سۄ تہِ ٲس واریاہ اَصٕل کریٖم مےٚ دوٚپ فرٛیٚنٛڈو دوٚپُکھ یہِ کَتہِ چھَتھ ژےٚ أنۍ مٕژ اَتھ کیٛاہ آر ایٚس تمہِ سۭتۍ اوس سِکِن واریاہ اَصٕل روزَان بیٚیہِ ساتہٕ کرے مےٚ لِپٕس آرڈَر سۄ تہِ ٲسۍ واریاہ اَصٕل لِپٕس بیٚیہِ ساتہٕ کوٚر ہا مےٚ پٕلازو آرڈَر سُہ تہِ اوس واریاہ اَصٕل مےٚ دوٚپ فرٛنٛڈو دوٚپُکھ یہِ کَتہِ چھُتھ ژےٚ اوٚنمُت اَتھ کوٗتاہ رُت چھُ کَلَر اَتھ کوٗتاہ رُت چھُ میٚٹیٖریَل یہِ چھُ واریاہ اَصٕل ژےٚ کۭتِس چھُتھ یہِ اوٚنمُت کٔمِس نِش چھُتھ اوٚنمُت بیٚیہِ ساتہٕ کٔر مےٚ چَپٕنۍ آرڈَر سۄ تہِ ٲسۍ واریاہ اَصٕل چَپٕنۍ تَتھ ٲسۍ نہٕ زیادٕ ہیٖل کینٛہہ تمیُک کَلَر تہِ اوس واریاہ اَصٕل بیٚیہِ ساتہٕ اوٚن مےٚ سوٗٹ پاکِستانی سوٗٹ سُہ تہِ اوس واریاہ اَصٕل تمیُک کَلَر اوس زَبَردَس سُہ اوس شاٹ مگر شوٗبان اوس سُہ زَبَردَس بیٚیہِ ووت سُہ ٹایمَس پیٚٹھ بیٚیہِ ساتہٕ کوٚر مےٚ سٹوٗل آرڈر سُہ تہِ اوس واریاہ اَصٕل اگر سُہ چھَلہَن سُہ اوس واریاہ اَصٕل گژھان اگر تَتھ پرٛیٚس کَرہے سُہ اوس تمہِ کھۄتہٕ واریاہ اَصٕل گژھان بیٚیہِ ساتہٕ کٔر مےٚ ڈاے آرڈَر سۄ تہِ ٲس واریاہ اَصٕل تمہِ سۭتۍ اوس مَس گژھان واریاہ اَصٕل تمہِ سۭتۍ اوس شاینگ مَس گَژھان نیٖرِتھ اوس نہٕ مَس ژَلان کینٛہہ بیٚیہِ ساتہٕ کوٚر ہا مےٚ شَمپوٗ آرڈَر سُہ تہِ اوس واریاہ اَصٕل شَمپوٗ تمہِ سۭتۍ اوس مَس روزان واریاہ نَرٕم